ہٮ۪لو اسلام علیکُم وعلیکُم سلام ڈاکٹر صٲب مےٚ سا ٲس کَلس تہِ زنٛگن نرٮ۪ن صحیح دود اوترٕ پٮ۪ٹھ مطلب حظ زَنٛگَن تہٕ بیٚیہِ کَلَس اوس اوترٕ پٮ۪ٹھ صحیح دود پتہٕ حظ گٔیس ییٚتی نزدیٖک أمِس ڈاکٹرَس نِش میڈِکَل وٲلِس نِش تُمۍ حظ دِتو کہتانۍ دوا تہٕ مگر اَندیو نہٕ کِہیٖنۍ مگر یہِ فرق وَرق باسے نہٕ مےٚ کِہیٖنۍ

وَنۍ ؤنِتو مےٚ کیٛاہ چھِ مطلب مےٚ کیٛاہ مےٚ چھےٚ کانٛہہ ٹٮ۪سٹ وٮ۪سٹہٕ کرُن نہ حظ ٹٮ۪سٹ اوس نہٕ امہِ برونٹھ کوٚرمُت کیٚنٛہہ تہٕ مگر مےٚ باسان مےٚ ما پزٕ کَرُن ییٚلہِ نہٕ فرکھٕے چھِ دوہو سۭتۍ گَژھان پٮ۪رسٹمال حظ سُہ حظ کھیوٚ مےٚ سُہ سَہ کھیوٚ مےٚ کِہیٖنۍ نَہ حظ کَتہِ حظ نہ حظ گیوٗر حظ آیو اَکہِ لٹہِ پَتہٕ گوٚوُس بہٕ أمسٕے نِش أمۍ دیُت کہتانۍ دوا بیٚیہِ کوٚرُن کہتانۍ انٛجکشن وِنٛجکشن مگر بَس تَنہٕ پٮ۪ٹھ تہِ روٗدُس نہٕ بہٕ ٹھیٖک کیٚنٛہہ زنٛگن حظ چھُ صحیح دود رٮ۪سٹ کیٛاہ اَتھ چھِ دگ آسان پَکنہٕ سۭتۍ کیٛاہ بیٚیہِ اگر شونٛگو تہٕ نارمَل تہٕ دگ تہٕ ہُتھ کٔنۍ تہِ دَگ پَکنہٕ سۭتۍ تہِ بہنہٕ سۭتۍ تہِ ٹھیٖک یہِ کِلنِک کَتہِ چھُ صفا قٔدلہٕ

دَہہِ پٮ۪ٹھ دۄن تانۍ ٹھیٖک پگاہ کیٛاہ پگاہ کیٛاہ وار چھےٚ پگاہ چھےٚ ٹُوُزڈے تیٚلہِ وٕچھِو نا تُہۍ پگاہ اَتہِ دہہِ پٮ۪ٹھ دوٚن تام ٹھیٖک صفا قٔدٕلہٕ ناو کیٛاہ چھُ تُہۍ ناو کیٛاہ چھُ تُہۍ شاپَس ٹھیٖک ٹھیٖک بہٕ کٔژ بج یِم وَنۍ تِمو مگر أمِس نش بہٕ گژھان اوسُس نَہ أمِس یُس گَرِ نِش اوس اَسہِ مطلب مِڈِکل وول تم تٔمۍ ووٚن مےٚ کہتانۍ ژٕ کر ناو کُستانۍ ٹٮ۪سٹ ہٮ۪ڈوٕنۍ مطلب تیٚلہِ گَژھا بہٕ گۄڈٕ ٹٮ۪سٹَے کرناونہِ چلو ٹھیٖک حظ چھُ تیٚلہِ حظ یِمو تیٚلہِ کرناو بہٕ گۄڈٕ یہِ ٹٮ۪سٹ تیٚلہِ حظ یِمو بہٕ اِنشااللہ چلو بِہِو رۄبَس حوال